آ یُس أسۍ اَکھ کِلایمبنِگ ٹٕرپ اَکھ کوٚر اَسہِ سُہ کوٚر اَسہِ کالیجس سۭتھۍ ایٚس پی کالجس سۭتھۍ سُہ اوس اَسہِ لداخ ییٚلہِ أسۍ گٔیہِ أسۍ تُلِکھ ییٚتہِ تہِ واتنٲیکھ أسۍ تور مگر بد قٕسمٔتی أسۍ اَسہِ اوس نہٕ آکسیجن سِلینڈٲرٕس ٲسۍ نہٕ اَسہِ سۭتۍ کِہیٖنۍ ییٚمہِ سۭتۍ اَسہِ بٔڑ بارٕ اَکھ پرٛابلِم گٔے کہِ وارِیاہن یِم اَسہِ سِٹوڈنٹٕس سۭتۍ ٲسۍ تِمن آو نستہِ کِنۍ خون ییٚلہِ تَتھ کھسان ٲسۍ تَتہِ اوس پریٚشر آسان تَتہِ چھُ پریٚشر آسان زیادٕ دَباو آسان اَمہِ کہِ وَجہ سۭتۍ آو تَتہِ اَسہِ نستن وارِیاہن آو اَسہِ نستن تَتہِ خون سُہ ژاو اَسہِ بوٚڑ بارٕ خوف آ تَتھ دوران ہیٚچھ اَسہِ وارِیاہ کیٚنٛہہ وٕچھ اَسہِ کُلۍ تَتے یا اَڑٮ۪ن جٲین آے جاناوار تہِ اَتھِ تِم تہِ وٕچھ اَسہِ مَزٕ تُل اَسہِ وارِیاہ مگر خوف تہِ گوٚو یِہُے کہِ یُس خون آو نستو کِنۍ تَتہِ وارِیاہن سِٹوڈنٹن سُہ روٗد اَسہِ بوٚڑ خوف نَتہٕ اوس وارِیاہ مَزٕ تَتھ ٹٕرپس ہیٚچھ تہِ تَتہِ اَسہِ وارِیاہ کیٚنٛہہ اَسہِ ہووُکھ تَتہِ وارِیاہ کیٚنٛہہ ایرِیا ہٲیِکھ اَسہِ یا باٹنی منٛز ہووُکھ تَتہِ اَسہِ تِم گراسلیندٕس کَپٲر کیٛاہ چھِ آسان تِم کُلۍ ہٲیِکھ تِم میٚڈِسَنل کُلۍ ہٲیِکھ تَتِکۍ تِمن وونُکھ یِم کیٛاہ گٔے یا یِتھَے کٔنۍ باقٕے چیٖز جانور ہٲیِکھ تَتہِ تَمہِ سۭتۍ تہِ رود أسۍ بَڑٕ لُطف اندوز لگ بگ اوس سُہ ٹٕرپ اَسہِ پنٛدِہن دۄہن کِنہِ دَہن دۄہن مےٚ چھُنہٕ پوٗرٕ یاد کیٚنٛہہ یہِ ہو یِتھے اوس کیٚتانٮ۪تھ تہٕ مگر پھیٚرٕ گوٚو یِہے کیوںکہِ بٕلڈنِگ بِلڈ آو اَسہِ تَتہِ